مےٚ چھِ کوٚرمُت اَکہِ دۄہ فِلِپکاٹ پٮ۪ٹھ بوٗٹ آرڈَر سُہ چھِ ہوم ڈِلؤری اَکھ ایپ تَتھ منٛز چھِ آسان پَلو وَلو یا کینٛہہ بوٗٹ چَپلہِ یِم چیٖز آسان تَتھ منٛز اٮ۪ولیبٕل وٕ کوٚر مےٚ اَکہِ دۄہ بوٗٹ اٮ۪ولیبٕل مگر توٚتامَتھ اوسُکھ میٛانیو گَرِکیو کوٚرمُت مےٚ یہِ مے اوس کوٚرمُت تَتھ پٮ۪ٹھ بوٗٹ اٮ۪ولے آرڈَر بیٚیہِ اوسُم کوٚرمُت فراق آرڈَر امۍ ووٚن مےٚ دوٚپُن ما کَر امۍ پٮ۪ٹھ آرڈَر کِہیٖنۍ نہٕ اَتھ پٮ۪ٹھ چھِنہٕ اَصٕل آسان کِہیٖنۍ تہِ نہٕ مےٚ دوٚپ وَلہٕ بہٕ تہِ وٕچھِ نہ کَتہِ آسہِ نہٕ اَصٕل یہِ چھِ اَصۭل سُہ بوٗٹ اوس اَصۭل سٮ۪وَن ہٮ۪نٛڈرٮ۪نٛڈَن اوس سُہ بوٗٹ سَتَن ہَتَن سُہ اوس اَصۭل مےٚ دوٚپ وَلہٕ بہٕ کَرٕ آرڈَر وٕ کوٚر مےٚ سُہ آرڈَر ییٚلہِ سُہ ووت مگر سُہ اوس واریاہ زیادٕ اَصٕل بوٗٹ سُہ اوس واریاہ زیادٕ کَمفٔٹیبٕل تَتھ اوس پار اَصٕل بیٚیہِ اوس سُہٕ تَتھ تَل تھوٚد اوٚڑ پٮ۪ٹھٕ اوس پَتہٕ بوٗٹ تھوڑا پار اوس تَتھ واریاہ زیادٕ تھوڑا تھوٚد ییٚلہِ مےٚ سُہ لوگ مے ووٚنُکھ گَرِکیو دوٚپُکھ وُچھ زِ ژٕ اَتھ نیری نہٕ ژےٚ کِہیٖنۍ تہِ نہٕ کیٛازِکہِ فِلِپکاٹٕکۍ چیٖز چھِنہٕ اَصٕل آسان کِہیٖنۍ تہِ نہٕ اَسہِ چھِ وٕچھمٕتۍ فِلِپکاٹٕکۍ چیٖز ژٕ کیٛازِ کوٚرُتھ ژےٚ ووٚنُے اَسہِ ما کَر یہِ آرڈَر تہٕ ژےٚ مونُتھ نہٕ کِہیٖنۍ تہِ نہٕ دوٚپمَکھ ؤلِو بہٕ تہِ وُچھِ کیٛاہ نیرِ گژھِ تَتھ تَتھ اوس مطلب سَتَن ہَتَن اوٚن مےٚ سُہ بوٗٹ ہُتھ کٔنۍ کیٛاہ نیرِ سَتَن ہَتَن کِس بوٗٹَس توتہِ تہِ نہٕ چھِ نیران ؤری کھَنٛڈ نیرِ تَتھ گٔے مےٚ آز ڈاے ؤری لاگان بیٚیہِ اگر مےٚ سُہ مطلب چھُنہٕ واریاہ روٗد کُنہِ دۄہ آسان کُنہِ دۄہ چھِ آسان ٹیوٗشَن گژھُن واریاہ روٗد چھِ آسان بہٕ چھَس سۭتۍ نِوان توتہِ لٲگِتھ تَتھ چھِ یوٗتاہ پار تھوٚد بہٕ چھَس روٗدٕ مطلب اگر واریاہ جاے کُنہِ جاے آسہِ روٗد گوٚمُت جمع بہٕ چھَس تمہِ پیٚٹھۍ تہِ ہٮ۪کان پٔکِتھ کیٛازِکہِ تَتھ چھِنہٕ اندَر گژھان روٗد کِہیٖنۍ تہِ نہٕ سُہ درٛاو واریاہ اَصٕل مےٚ بیٚیہِ تَتھ پار بیٚیہِ اگر تَتھ روٗد پے تہٕ ہُتھ کَن اندَر چھِنہٕ تَتھ تیوٗتاہ گژھان کِہیٖنۍ تہِ نہٕ گژھان چھُس تھوڑا سا بہٕ وَنہٕ نہٕ کِہیٖنۍ چھُس نہٕ گژھان کِہیٖنۍ تہِ نہٕ بہٕ دِمہٕ نہٕ تَتھ ہنٛڈرَنٛڈ پٔرسَنٛٹہٕ کِہیٖنۍ اَتھ چھِنہٕ گژھان کِہیٖنۍ البتہ توتہِ سِکِسٹی پٔرسَنٛٹہٕ چھِ سُہ ٹھیٖک سِکِسٹی پٔرسَنٛٹ چھِنہٕ تَتھ گژھان کِہیٖنۍ تہِ نہٕ تَتھ چھِ مطلب اگر کُنہِ ساتہٕ آسہِ نہ روٗد پٮ۪وان تھوڑا تھوڑا گژھٮ۪س أنٛدۍ أنٛدۍ مگر زیادٕ تہِ نہٕ کِہیٖنۍ وٕ گوٚو تَتھ چھِ پار تھوٚد تمہِ سۭتۍ چھِ سُہ واریاہ بچومُت سُہ چھِ مےٚ باسیومُت مطلب پنٛنہِ لایفہِ منٛز گۄڈنیُک سُہ پرٛوڈَکٹ یَتھ مےٚ پازٹِو باسیٛومُت چھُ وٕنیُک تانٮ۪تھ فیٖڈبیک کیٛازِکہِ مےٚ نَتہٕ اوٚنمُت چھُ واریاہ لَٹہِ مےٚ اوٚنمُت ہُتھ کَن آرڈَر کوٚرمُت چھِ مےٚ سُے ہُتھ کَن چھِ مےٚ نَتہٕ واریاہ چیٖز أنۍ مٕتۍ مگر بہٕ چھَس دُکان پٮ۪ٹھٕے اَنان تَمیُک چھِنہٕ مےٚ وٕنیُک تہِ تِم چھِ مےٚ سٲری باسیامٕتۍ وٕنیُک تانٮ۪تھ اَصلٕے البتہ آرڈَر پٮ۪ٹھ کَرے مےٚ یہِ تہٕ بیٚیہِ چھِ مےٚ بیٚکہِ دۄہ کوٚرمُت اَکھ چیٖز آرڈَر سُہ اوس نہٕ اَصٕل کِہیٖنۍ تہِ نہٕ البتہ یہِ درٛاو واریاہ اَصٕل